اَسلامُ علیکُم مےٚ حظ کَریو آرَڈر بَٹَر چِکَن بیٚیہِ چپاتی زٕ بیٚیہِ نان ترٛےٚ آ بیٚیہِ کَریاے مےٚ سُاس تَتھ سۭتۍ آرڈَر بیٚیہِ کریاے مےٚ چیٹِنی آرَڈر تَتھ سۭتۍ آ وۅنۍ چھَس بہٕ تۄہہِ رِکویٚسٹہٕ اَکھ کران کہِ یُس بَٹَر چِکَن چھُ سُہ کریاے مےٚ ہاف آرڈَر سُہ کٔرِیو فُل آ سُہ کٔرِو وۅنۍ فُل سُہ گژھِ مےٚ واتُن آ بَٹَر چِکَن فُل بیٚیہِ یۄس مےٚ چپاتی کَریے سُہ کرے مےٚ زٕے چپاتی کریاے مےٚ آرڈَر بہٕ چھَس وۅنۍ تۄہہِ رِکویسشٹ کران کہِ مےٚ دِیو آ شےٚ چپاتی چھَس بہٕ وۅنۍ آرڈَر کران بیٚیہِ نان چھَس بہٕ وۅنۍ آرڈَر کران مےٚ کرے تِم ترٛےٚ وۅنۍ چھَس بہٕ کَران تِم شےٚ آرڈَر نان شےٚ گژھَن مےٚ واتنہِ بیٚیہِ یُس ساس چھُ تِم گژھِ ساس گژھِ واتُن بیٚیہِ گژھِ واتٕنۍ چیٚٹِنی بیٚیہِ چھُ آ ییٚتٮ۪ن تۄہہِ آرڈَر کوٚروٕ یہِ یہِ چھُ کَرُن تٔتھٕے آرڈَر تِکیٛازِ مےٚ کیٛاہ مےٚ کوٚر یہِ اِس لیے چینج کہِ اَسہِ ٲسۍ تھوڑا گَرِ آ کَمٕے اَسہِ ٲسۍ گَرِ کیٚنٕے یوٚت اوس کھٮ۪ون اِسی لیے وۅنۍ آیہِ مےٚ ییٚتیَن فرینٛڈٕس سٲرِی یِمَو دوٚپ أسۍ تہِ کھٮ۪مَو آ اِسی لیے آ وۅنۍ چھَس بہٕ بیٚیہِ یوٗتاہ آرڈَر کَران یہِ گژھِ مےٚ واتُن وۅنۍ فُل آرڈَر بیٚیہِ أتھۍ جایہِ ییٚتٮ۪ن مےٚ یہِ آرڈَر کوٚر